أسۍ چھِ پَنُن فَصٕل بَچاونہٕ خٲطرٕ دیوار دِوان تارِ دِوان وغٲرٕ مگر ییٚلہِ کانٛہہ جاناوَار سون وٲر چھِ وٕچھان سُہ چھِ تَتھ ژٔٹِتھ ہٮ۪کان تَتھ فصلَس یا کھٮ۪تھ ہٮ۪کان مَثلن گاو چھِ تیٖر چھِ وغٲرٕ وغٲرٕ اَ اَوٕ مۄکھٕ چھِ أسۍ پَنُن بَچاونہٕ خٲطرٕ دیوار دِوان تارٕ دِوان رَزٕ دِوان وغٲرٕ